ییٚتہِ ہسا چھُ بڑٕ قٲبِل تٔریٖن ڈاکٹر چھِ ییٚتہِ سٲنِس گامس منٛز یتھ ہسا چھُ ناو کھِرم درگاہ اننت ناگ اننت ناگس منٛز ہسا چھُ یہِ گامہٕ اکھ یَتھ چھِ ناو کھِرم درگاہ تہٕ ییٚتہِ ہسا چھُ بَڑٕ قٲبِل تٲریٖن ڈاکٹر چھِ ییٚتہِ تہٕ یِم ہسا چھِ سانؠن گُپنن تھاوان خیال اَصٕل پٲٹھۍ مطلب بؠمٲر ما چھِ کانٛہہ کینٛہہ ما چھِ ڈوزِنٛگ ہسا چھِ یِم کران سانؠن گُپنن مطلب بؠمٲر وؠمٲر ۄتھان یہِ بؠمٲر ویمٲر مہ چھِ گُپنن تہٕ بیٚیہِ ہسا چھِ أسۍ یِمن گُپن لاگَتھ دِوان یِمن ہسا چھِ أسۍ کوٚش دِوان کَمہٕ دِوان کھٔچفل دِوان بیٚیہِ ہَسا چھِ أسۍ گاسہٕ واسہٕ چھُ آسان مطلب یہِ ہسا چھُ اَسہِ ییٚلہِ ونٛدٕ چھُ واتان ییٚتہِ اَمیُک ہسا چھُ واریاہ مُشکِلات گژھان اَمہِ گاسٕکۍ پَتہٕ ہسا چھُ اَسہِ پیٚوان مٔلۍ اَنُن تہٕ پتہٕ ہسا چھِ أسۍ یہِ گُپنن دِوان اَسہِ ہسا چھِ واریاہ پونٛسہٕ لگان اتھ گاسس واسس چھِ أسۍ واریاہ پونٛسہٕ لگان اتھ کوشس ونٛد خاص طور پر کہِ ونٛدس چھُ زیادٕ خرچہِ یِوان یِمن گُپنن